اگرے أسۍ ییٚتہِ وٕچھان چھِ ییٚتہِ چھُ گورمیٚنٹ زیادٕ پہم کۄرپٹ آسان تِم چھِنہٕ ہٮ۪کان یِم زن کہِ یِم کرمنلز چھِ آسان تِمن چھِنہٕ ہٮ۪کان تِم پوٗرٕ قٲنوٗنی پٲٹھۍ سزا دِتھ کینٛہہ کیٛازِ ییٚتہِ چھِ لۄکٕٹۍ سے لۄکٕٹۍ یِم آفسر چھِ آسان تِم چھِ آسان تِمن سۭتۍ سۭتۍ اور تٔمِس ذریعہٕ تٔمِس سۭتۍ تہِ چھُ سانہِ سانہِ سٲنِس مُلکس انٛدر یُس یہِ کرایِم ریٹ یۄس زن چھِ سۄ چھِ أمِس سۭتۍ زیادٕ پہم ہُران اور تِم چھ تِم چھِ زیادٕ پہم اگر أسۍ وٕچھو کتھ کرو تِم پُلیٖس یُس زن چھُ تِم چھِ زیادٕ پہم کۄرپٹ آسان اور تِم چھِ تِمن پنُن خرچہٕ برابر سوزان اور تِم چھِنہٕ تٔمِس سۭتۍ پٔرسانے ہٮ۪کان تُلِتھ اور یہِ تہِ آو واریاہن جایَن وٕچھنہٕ کہِ ییٚلہِ زن کرِمنل کانٛہہ روٚٹُکھ لُکو تہٕ تٔمِس ہیژاوُکھ لُکو مار پیٖٹ کرُن اور تیُتھُے چھُ پُلیٖس یِوان اور سُہ چھُ تِمن بچاوان تٔمِس سۭتۍ تہِ چھِ سانہِ کنٹری منٛز کرایِم ریٹ کرایِم ریٹ ہُر ہُرنٕچ امکان آسان زیادٕ اور تٔمِس چھُنہٕ تٔمِس تٔمِس تٔمِس چھُنہٕ قونوٗنی طور پوٗرٕ سزا یِوان دِنہٕ کینٛہہ آ أمِس اگر أسۍ کتھ کرو کہِ امُن کِتھ پٲٹھۍ روزِ سوسایٹی منٛز اسہِ پزِ یۄس یہِ اسہِ پزِ پنٕنۍ کورٹس کورٹن منٛز یِم تہِ فٲصلہٕ یِنۍ کرنہٕ تِمن تابے تابیگی تھاونہٕ یِنۍ اور

تِم اور کورٹن منٛز یِم زن کہِ فٲصلہٕ یِم زن کہِ یِم فایلہٕ ترٛاونہٕ چھِ آمژٕ تِمن جلد سے جلد جلد سے جلد تحقیٖق کرنٕچ کوٗشش کرٕنۍ کیٛازِ کہِ واریاہن جایَن آو وٕچھنہٕ پتہٕ چھِ فایِل وۄتھان ییٚلہِ سُہ انسان چھُ آسان گُزریومُت ییٚمہِ دُنیا گوٚمُت اور أمہِ موٗجوٗب پزِ اسہِ زیادٕ سے زیادٕ ہاے کورٹس ڈسٹرکٹ یا تحصیٖل کورٹ ڈسٹرکٹ کورٹس زیادٕ زیادٕ زیادٕ زیادٕ تھاوٕنۍ اور تمہِ ذٔریعہٕ واتہِ سارنٕے انصاف اور تمہِ سۭتۍ پرِ تٔمہِ سۭتۍ گژھِ سانہِ آ سانِس سانہِ سٲنِس وطنس منٛز امن و امانٕچ زندگی گُزارٮ۪ن سٲری اور امُن امان روزِ پانے اور بیٚیہِ پزِ